اسلامُ علیکُم وعلیکُم اہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہن حظ جِناب تُہۍ چھِو حظ سِٹاٹ موبایِل کۄلگامہِ پٮ۪ٹھ سَر جی مےٚ حظ اوس فون اَکھ ضوٚرَتھ دہ ساس بۄن بۄن حظ أتھۍ رینٛجَس منٛز سَر ریڈمِی یُک ؤنۍ تو کانٛہہ اَصٕل پَہن فونا ٹھیٖک سَر اٮ۪کچُؤلی ریڈمی فایِو نہٕ کیٚنٛہہ یہِ اوس نہٕ اَمہِ برونٛہہ فون یہِ باسیو نہٕ مےٚ تیُتھ فون کیٚنٛہہ اچھا رِیلمیُک چھُوا تُہۍ کانٛہہ ایویلیبٕل اَہَن اَتھ اَتھ کُس چھُ ناو اَسہِ چھا کانٛہہ نوٚو درٛومُت یہِ چھُ دہ ساس بۄن بۄن نہ حظ مےٚ چھُ دہ ساس پۄن بۄنٕے ضوٚرَتھ حظ

مگر اَتھ کۭژاہ چھِ بیٹری ٹھیٖک نہ حظ مےٚ ایکچُؤلی فون چھُ مےٚ چھُنہٕ پاے زیادٕ کیٚنٛہہ تۄہہِ آسیو پَے وۅنۍ ؤنۍ تو پنٕنہِ چویسہِ پٮ۪ٹھ بہٕ کُس فون تُل اَصٕل پٲٹھۍ ٹھیٖک حظ چھُ اَتھ کیٛاہ چھُ کیمرا کیٛاہ چھِ اَتھ اچھا ٹھیٖک تُہۍ کَتٮ۪ن چھُ یہِ دُکان کَتٮ۪ن حظ چھُو تُہۍ اَہَن حظ ٹھیٖک حظ چھُ تُہۍ چھُوا یہِ ڈیٚلؤری ہوم ڈِلؤری کران نہ حظ یہِ مےٚ ٲسۍ زیٛو اوپو فون تہِ چھِ اَصٕل تَمہِ منٛز تۄہہِ تہِ چھُو باسان تَمے منٛز حظ نِمہٕ بہٕ کانٛہہ

تۄہہِ کُس فون وَنیوٕ تُہۍ ٹھیٖک حظ چھُ نوٹ سیوَن پرو رَیل می اہن حظ ؤلِو بہٕ کَرٕ مولوٗم تہِ وۄنۍ یِمہٕ بہٕ تیٚلہِ صُبحن حظ دِمہٕ بہٕ اوٗرۍ دُکانسٕے پٮ۪ٹھ تٔتی کَرو بیٚیہِ ٹراے تہِ ادسا اسلامُ علیکُم